سٲنِس کۄلگٲمِس منٛز چھِ کینٛہہ لوکل میٖڈیا اولیٹزس یتھ منٛز ای ٹی وی اُردو چھُ یِوان کوثر کی آواز چھُ یِوان کُلگام ٹایمٕز چھُ یِوان اور یِم اوُٹ لیٹٕس چھِ اکھ ذٔریعہٕ بَنان أمِس لُکن ہاں لُکن زٲنیاب کرنَس منٛز کہِ کٔم کیاہ چیٖز چھِ سَپدان سٲنِس کۄلگٲمِس منٛز سٲنِس اکھ یِم لوکل نیوعام یِم اَخبارات یَتھ ناو چھُ شہجار سٲنِس ڈِس ڈسٹرکٹس منٛز چھِ واریاہ تِم چیٖز یِم میٖڈیا والیٚن پَزن بَڑ چَڑ کے گورمینٹس برٚوںٛٹھ کنۍ پیش کَرٕنۍ یَتھ منٛز اکھ خوٗبصوٗرت ناگ چھُ نیران یَتھ ناو چھُ واسک ناگ یا أہربل چھِ تِمن کُن زیادٕ تَوجُہ دیُن اور یِہنٛز فِضٲیی بَڑاونہٕ خٲطرٕ پَزِ گورمیٚنٛٹس برپوٗر تعاوُن کَرُن ییٚمہِ سۭتۍ اور پرٛٮ۪تھ ؤرۍ یہِ زیادٕ کھۄتہٕ زیادٕ سَیاح آسن یِوان سیر کرنہٕ خٲطرٕ تہٕ پَنُن پان آسن لُطف اَنٛدوز کران